ہیٚلو سا سَلام علیکُم وعلیکُم اسلام آ أسۍ چھِ ڈوٗنۍ أسۍ چھِ کٕنان ڈوٗنۍ تہٕ بیٚیہِ چھِ بادام تہِ اَسہِ نِش بادم تہِ چھِ أسۍ کٕنان یہِ چھُ واریاہ یہِ چھُ قٕسمٕے حِساب ڈوٗن چھِ اکھ قٕسٕم چھِ اَسہِ کاغذی ڈوٗن بیٚیہِ چھِ عام یِم زَن دٔرۍ چھِ آسان بادمَس تہِ چھِ اَکھ زٕ قسم تہٕ تۄہہِ اَچھا اَچھا اَچھا یِیِو تُہۍ یِیِو تُہۍ اَسہِ نِش تہٕ کیٚنٛہہ چھُنہٕ تہٕ أسۍ وَنہو تۄہہِ تٔتی کَنسیشَن تہِ اگر پیٚیہِ کَرٕنۍ تہٕ أسۍ کَرو بیٚیہِ آسہٕ کالٹی تہِ صاف اَدٕ کیٛاہ ٹھیٖک حظ اَدٕ کیٛاہ اَدٕ کیٛاہ